أسی چھِ پنُن بۆڑ دۄہ ییٚتہِ مناوان اسہِ چھُ آسان عیز برۆنٛٹھ ژور دۄہ اکھ بۆڑ دۄہ ییٚتہِ یُس أسی مناوان چھِ تمہِ دۄہ چھِ ییٚتہِ آسان جوٗلہٕ چھِ آسان باقی چیٖز چھِ آسان مٲلہٕ چھُ آسان لۆگمت خیمہٕ وٲلی چھِ یوان چیٖز چھِ آسان بچن خٲطرٕ چھِ جوٗلہٕ آسان پارکہٕ چھے یَلہٕ گژھان یم چیٖز چھِ آسان أسی چھِ اؠنجاے کران رشتدارن چھِ ہؠکان پرٛژھتھ اؠنجایمنٹ چھ اصل گژھان تہٕ بییٚہ چھُ باقی باقی اؠنجایمنٹ تہِ چھِ لۄکٕٹۍ شُرۍ ہیٚکان کرتھ بییٚہ چھ ییٚتہِ ییٚتہِ چُھ آسان جوٗلہٕ لٔگۍمتۍ پارک چھے یَلہٕ گژھان تتھ منٛز چھے آسان واریاہ زیادٟ بیٖڑ رشتدارن چھِ أسی ہؠکان اِنوایٹ کرتھ تٕم چھِ یِوان یتھ پٲٹھی زن اسہِ پَنُن بۆڑ دۄہ چھِ ہؠکان منٲیتھ بییٚہ چھِ أسی اتھ منٛز پانہٕ تہِ بٔڑۍ تہِ کران اؠنجاے لۄکٹۍ شُرۍ تہِ چھِ کران اؠنجاے رِلیٹیوز تہِ چھِ اؠنجاے کران یمن أسۍ پرٛژھان چھِ سٲری چھِ کران پنٕنہِ پننہِ آیہِ اَصٕل اؠنجاے یتھ پٲٹھۍ چھِ أسۍ یہِ پَنُن بۆڑ دۄہ مناوان باقی رِلیٹوز تہِ چھِ یوان تم تہِ چھِ ییٚتٮ۪ن واریاہ اؠنجاے کران تم تہِ چھِ ہؠپینؠس مناوان تم تہِ چھِ اؠنجایمنٹ کرتھ یؠتہِ نَس نیران یہِ چھ ٲٹھن دۄہن پؠٹھ آسان تہٕ امہِ بعد چھ اسہِ آسان بیاکھ بیاکھ اَکھ مٲلہٕ یَتھ أسی بیاکھ اکھ اؠنول ڈے چھ اسہِ آسان یتھ أسی عید چھِ ونان بییٚہ چھِ أسی عید تہِ مناوان تتھ پؠٹھ تہِ چھ اسہِ آسان واریاہ زیادٟ ییٚتہِ مٲلہٕ لٔگۍمٕتۍ شُرۍ چھِ آسان لۄکٹۍ بٔڈۍ چھِ آسان پارکہٕ چھے یَلہٕ گژھان باقی چھِ فرینڈز وغیرہ چھِ یوان پکنک چھِ کران تتھ پؠٹھ یتھ پٲٹھۍ زنا اسہِ یہِ فیسٹول چھِ مناوان